ہٮ۪لو السلام علیکُم تُہۍ چھِو حظ اِشفاق صٲب یِم گوجہِ کٲم چھِ کَران یِمَن کُپوارِ چھِ دُکان أسۍ چھِ ییٚتی کُپوارِ پٮ۪ٹھ أسۍ چھِ سَلکوٗٹ روزَن اَسہِ ٲسۍ أسۍ ٲسۍ تھوڑا گوجَن مےٚ چھُ بِلال احمد شیخ ناو آ جی اَسہِ اوس تھوڑا گوجہِ بہٕ چھُس پانہٕ تہِ کٕنان گوجہِ وۄنۍ اَتی چھِ لۄکُٹ تہٕ پانَس دُکانَہ اکھ تَتی چھِ کٕنان گوجہِ وۄنۍ ؤنۍتو مےٚ تُہۍ آ جی آ جی تُہۍ ؤنۍتو مےٚ یا یِم گوجَن کیٛاہ چھِ آز ریٹ اَ آ جی آ

یہِ حظ یہِ بے شَک آ آ آ جِناب

آ جی آ

ساڑ سَتھ ہَتھ آ جی آ جی تُہۍ ؤنۍتو مےٚ یِم ڈوٗنۍ کَتِکۍ چھُو تۄہہِ

آ آ پتہٕ ؤنۍتو مےٚ تُہۍ اَسہِ کیٛاہ پرٛافِٹ چھُ مارکٮ۪ٹ ریٹ کیٛاہ چھِ مگر أسۍ کِتھ کَنۍ کٕنو پتہٕ اَسہِ گَژھِ نہ مارکٮ۪ٹَس سۭتۍ جُڑُن اَسہِ گَژھِ نہ حظ اَتھ پرٛافِٹ میلُن آ ؤنِو آ

آ مےٚ چھُنہ تویتہِ تۄہہِ وَنُن یہِ مےٚ اوس تویتہِ وَنُن تۄہہِ آ جی آ آ آ آ آ آ آ

آ جی اوکے اوکے اوکے